ہیٚلو اَلسَلامُ علیکُم ؤنِو حظ آ جناب أسۍ چھِ بُک سیٚلَر ؤنِو حظ کیٛاہ دٔلیٖل کَمیٛوک اہن حظ کتاب حظ چھِ تُہۍ ؤنِو کَمہِ کلاسٕچۍ چھو تۄہہِ ضُروٗرت سارے سارے بَنَن سیٚوَنٛتھٕچۍ تہِ بَنَن سِکِستھٕچۍ تہِ بَنَن ایٚٹتھٕچۍ تہِ بَنَن تۄہہِ کیٛاہ چھُو ضُروٗرت اِنگلِش میتھ سایِنَس ایٚس ایٚس ٹی اُردو ٹھیٖک چھُ اِنگلِش تہٕ میتھ چھو اسہِ اَکھ چھو اسہِ آکٕسفٲرڈ والیٚن ہنز بیٚیہِ چھو اسہِ ایٚس چاند والیٚن ہنٛز تہٕ تۄہہِ کۄس گژھہِ آچھا ٹھیٖک گوٚو اِنگلِش چھو تۄہہِ آکٕسفٲرڈ تھاوٕنۍ تہٕ میتھ کٔہٕنٛز چھو تھاوٕنۍ میتھ چھو اسہِ آر ڈی شرما چھو اسہِ میتھَس منٛز یِوان بیٛاکھ چھو اسہِ یِوان ایٚس چاندٕچۍ تہٕ بیٛاکھ چھو یِوان ایس والیٚن ہنٛز ایس ایس والیٚن ہنٛز ایس آ آچھا گوٚو میتھَس چھو تۄہہِ تھاوُن ایس اِنٛگلِشَس چھُو تۄہہِ تھاوُن آکٕسفٲرڈ آ ٹھیٖکھ ٹھیٖکھ تہٕ بیٚیہِ کیٛاہ حظ چھُو ضروٗرت تۄہہِ

ٹھیٖک ٹھیٖک تِم چھُو سٲری حظ وُنکیٚس نِوان زیادٕ چھُو سٲری نِوان ایٚس چانٛد والیٚن ہنٛز تہٕ تُہۍ ؤنِو اگر تۄہہِ تہِ تِمٔے تھاوہو تہٕ تۄہہِ ہیٚکَو تِمٔے دِتھ چلو گوٚو وۄنۍ اِنگلِش گوٚو وۄنۍ تۄہہِ آکٕسفٲرڈ میتھ گوٚو توہہِ ایس والیٚن ہُنٛد اےٚ یہِ گوٚو تۄہہِ ایٚس ایٚس ٹی ایٚس چانٛد والیٚن ہُنٛد بیٚیہِ کیٛاہ حظ چھُو ضروٗرت سایِنَس چھُو تۄہہِ ضُوٚرَتھ تہٕ سُہ تہِ چھُو زیادٕ تَر سٲری نِوان ایٚس چانٛد والنٕے ہُنٛد دپان یِہُنٛد چھِ آسان واریاہ اصٕل

ٹھیٖک ٹھیٖک چلو گٔے حظ یہِ تہِ ٲں ساینَس تہِ گوٚو تۄہہِ ایٚس چانٛد والیٚن ہُنٛد بیٚیہِ کیٛاہ اوسوٕ تۄہہِ ضروٗرت تَتھ تہِ چھِ حظ یِمٔے سٲری ضُروٗرت اِنٛگلِش میتھ سایِنَس وغیرہ

ٹھیٖک ٹھیٖک چلو یِم تہِ حظ بَنَن ترٛیٚنؤے تہٕ بیٚیہِ ما چھُ کیٚنٛہہ ضروٗرت تۄہہِ نَہ حظ تُہۍ وُچھو تُہۍ دِیُو توتہِ لِسٹَس پَننِس نظر تُہۍ وُچھو کیٚنٛہہ ما گوٚو مُشِتھ ٲں ریٚفریٚنٕس بُکہٕ وُکہٕ ما چھُو تۄہہِ ضُوٚرَتھ نایِنتھَس ایٹتھَس تیٚلہِ تھاوہوو بہٕ اہن حظ آ گرٛامَر گرامرَس چھُو آز کَل زیادٕ تَر یِوان ؤرٕک بُکُس چھو یِوان گرامَرس وۄنۍ چھُو نہٕ سُہ گرٛامَر یِوان کیٚنٛہہ تہِ تَتھ چھو یِوان ؤرٕک بُک آ ؤرٕک بُک چھو تَتھ یِوان نَہ نَہ تَتھ چھُنہٕ کیٚنٛہہ تَتھ ہیٚکِو کیٚںٛہہ تہِ نِتھ تہٕ چلو سوٗزِہون حظ نفر تہٕ بہٕ تھاوہو ریٚڈی چلو چلو بیہِو حظ خۄدایَس حوالہٕ